میون فَیورِٹ ایٚکٹر ییٚمِس ناو چھُ سلمان خان تٔمۍ سٕنٛز موٗوِی بَجرَنٛگی باے جان چھَس بہٕ واریاہ زیادٕ لایِک کران میٲنۍ ایٚکٹرَس شرٛدا کَپوٗر ییٚمہِ سٕنٛز موٗوِی چھِ یہِ آشکِی ٹوٗ یَتھ بہٕ واریاہ زیادٕ لایِک چھس کران تٕم چھِ مےٚ واریاہ زیادٕ پَسنٛد تِم چھِ مےٚ واریاہ زیادٕ اؠکٕسپیٖریَنسٕز دِوَان یُس میانہِ لایِفہِ منٛز واریاہ زیادٕ ضٔروٗری چھُ